ییٚمہِ ساتہٕ زَن أسۍ اَکھ ٹرٛین کَرہون ڈِس ڈِسکرٛایب تَمہِ ساتہٕ وَنَو أسۍ اَمہِ ٹرٛینہِ ہُنٛد اَمِکۍ فیٖچٲرٕز وَنو أسۍ کہ اَتھ ٹرٛینہِ منٛز کیُٚتھ اِنجَن چھُ آمُت لاگنہٕ یا اَتھ ٹرٛینہِ منٛز یِم سیٖٹٕز چھِ بٮ۪ہنہٕ خٲطرٕ پَسنجٕرٕزو خٲطرٕ یا اَمہِ ٹرٛینہِ ہِنٛدۍ بٔرتھٕز یِم زَن أکِس پَسنجَرَس چھِ آسان شۄنٛگنہٕ خٲطرٕ تِم کِتھ چھِ یا یہِ ٹرٛین یہِ چھا نویِز مَچاوان کِنہٕ یا اَمہِ ٹرٛینہِ ہِنٛدۍ ویٖلٕز وَنو أسۍ یا أسۍ کَرو ٹرٛیکٕس اَمہِ ساتہٕ ڈِسکَس یَتھ پٮ۪ٹھ یہِ اَکھ ٹرٛین چھِ پَکان یِم ہَسا جَنرٔلی وَنو أسۍ یِم تہِ زَن یِم ٹرٛینہٕ چھِ یِم چھِ یِوان ییٚمہِ مقصد خٲطرٕ بَناونہٕ کہ یِم ہَسا چھِ لَگَان لونٛگ ڈِسٹَنٕس ییٚتٮ۪ن زَنہٕ آسہِ تَتٮ۪ن چھِکھ أسۍ یِم یوٗز کَران یِم چھِ اَتھ لونٛگ ڈِسٹَنزَس منٛز بوتھ پَسَنجٲرسَن تہِ کَران کیری تہٕ یِم چھِ کَران گُڈٕس تہِ کیری یِم زَن یِم ٹرٛینہٕ چھِ آسان یِمَن منٛز ہَسا چھِ یِوان اِنجَنٕز تِم کَرنہٕ یوٗز یِم ہَسا واریاہ ہیوی اِنجنٕز چھِ آسان یِم ہَسا واریاہ لوڑ چھِ ہٮ۪کان پَکنٲوِتھ بیٚیہِ ہَسا چھُ یِمَن ٹرٛینَن منٛز آسان تِم سیٖٹہٕ یِم ہَسا واریاہ تہِ زیادٕ کَمفٲٹیبٕل چھِ آسان أکِس پٮ۪سَنجَر سٕنٛدِ خٲطرٕ بیٚیہِ ہَسا یِم اَتھ منٛز شۄنٛگنہٕ خٲطرٕ جگہ چھِ آسان سۄ چھِ آسان بَڑٕ اَصٕل تہٕ بیٚیہِ محفوٗظ ییٚتٮ۪ن اَکھ پَٮ۪سَنجَر چھُ ہٮ۪کَان آرام کٔرِتھ بیٚیہِ یِم زَن ویٖلٕز چھِ یِوان ٹرٛینزَن منٛز یوٗز کَرنہٕ تِم ہَسا چھِ آسان اَصٕل مٮ۪ٹَلٕکۍ ٲمٕتۍ بَناونہٕ تِکیازِ تہِ یِمَن ہَسا چھُ پٮ۪وان واریاہ تہِ لوڑ ژالُن یِمَن ٹرٛینہٕ ڈَبَن ہُنٛد بیٚیہِ یِم زَن یِم ٹرٛیکٕس چھِ یِوان بِچھاونہٕ ییٚمہِ سَبہٕ کہ یۄس یہِ ٹرٛین پَکان چھِ یہِ چھِ اَموٕے ٹرٛیکزو تھرٛوٗ پَکان یِم تہِ ہَسا چھِ آمٕتۍ بَڑٕ اَصٕل پہٕ بَناونہٕ یہِ تہٕ یِم ہَسا چھِ اَکھ سیف پَسیج کَران پرٛووَایڈ یَتھ ٹرٛینہِ تہٕ یہِ ٹرٛین چھِ پَکان اَمہِ ٹرٛیکہٕ پیٚٹھۍ آ بہٕ چھُس گوٚمُت بِجبِہارہ پٮ۪ٹھ بارہمولہ ٹرٛینہِ ذٔریعہٕ